مے چھِ گژھان واریاہ زیادٕ مسالہٕ وول یہِ سیُن وغیرہ یِمَے خۄش یُس بیٚیہِ ٹیٚٹھ آسہِ کیٛازِکہِ اَسہِ چھُ سارنٕے اَکثَر مَرژٕوانٛگُن دار گژھان خۄش یُس بیٚیہِ چھِ أسۍ واریاہ زیادٕ یِم ژیٹ بَناوان ڈوٗنۍ ژیٹ پٔدنہٕ ژیٹ گنٛڈٕ ژیوٹ یُس مطلب اَسہِ اَکھ لُطُف چھُ بخچان یَتھ سٲنِس غزاہَس سُے چھُ مےٚ واریاہ زیادٕ خۄش گژھان